ییٚتہِ چھِ زیادٕ تَر کٲشرُے کَران ییٚتہِ چھِ گژھان تھوڑا فرق چھِ گژھان کَتھِ کَتھِ منٛز اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ لایک کَپوٲرِس منٛز چھِ ہَنٛدوور یِوان اَتہِ یِوان کُلَن گام وَلَن گام أتھۍ سۭتۍ چھِ مطلب اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ چھِ گژھانٕے فرق اَتھ منٛز مطلب ہیٚچھان کیٛاہ چھِ کیٛازکہِ ییٚتِکۍ چھِ زیادٕ تَر نیٚبرٕ آسان تہٕ تُمَن چھُ تَگان واریاہ زَبان تہِ آ اِنٛگلِش تہِ چھُکھ تَگانٕے کیٛازِکہِ اِنٛگلِش چھُ ہیٚچھنُے ہیٚچھُن ضروٗری تہٕ باقٕے دِیٖگَر مُلکَن مَنٛز تہِ چھِ گَژھان تہٕ یِتھٕ کٔنۍ چھِ اِرانِیَن منٛز چھِ فارسی تہِ تَگان واریاہَن یِم نیٚبَر چھِ گَژھان زیادٕ اوٚبوِیَسلی أسۍ چھِ کَران پرٛاوُڈ فیٖل زِ أسۍ چھِ کَران کٲشُر بیٚیہِ پَنٕنۍ لینٛگویج اَسہِ چھِ سٲنۍ لنٛگویج چھِ اَسہِ خۄش گَژھان